وعلیکُم سلام ٹھیٖک چھِوا شُکُر خُدایس کُن تُہۍ چھِو ٹھیٖک ؤنِو تۄہہِ کَتھ بارس منٛز آ ٹیٛوٗرِسٹہٕ گایِڈ چھُوا حظ ضروٗرت اَچھا ٹھیٖک ٹھیٖک ٹھیٖک چھُ تۄہہِ کَر چھُو یِم ضروٗرت ٹھیٖک چھُ ییٚتھٕے منٛز حظ چھِ گژھان تُہۍ ؤنۍزیٚو تہٕ کم تُہۍ ؤنِو بیٚیہِ کنفٲرٕم ڈیٹ تۄہہِ کَرچھِو ضروٗرت بہِ وُچھٕ نا مےٚ کُس کُس مےٚ چھُ اَچھا تہۍ کٔرۍزیٚو تٔمِس فون تُہۍ ؤنۍزیٚو حظ تٔمِس دٔپۍزٮ۪و اَسہِ چھِ اَصٕل پٲٹھۍ نا ڈیٹ کَر آسنَو ضروٗرت بیٚیہِ آ بیٚیہِ کٔرۍزیٚو کنفٲرٕم تٔمِس کیٛاہ پُلان آسہِ کۭتہن دۄہن ہُنٛد آسہِ تہٕ مےٚ چھُنا ییٚتہِ پٮ۪وان أکۍسٕے دۄہس منٛز اَچھا ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہٕ ییٚلہِ تۄہہِ أکۍسٕے دۄہس منٛزٕے مےٚ چھُنہٕ تٔمے حِساب پٮ۪وان یورٕ حظ گایِڈ تیار تھاوُن کیٛاہ تۄہہِ چھِوٕ تیٚلہِ سِٹوڈنٹ واریاہ اَدٕ کیٚنٛہہ چھُنہٕ تۄہہِ یٔژ ضروٗرت آسنَو تہٕ پرواے چھُنہٕ کِہیٖنٛۍ تہِ نہٕ تہٕ مگر مےٚ گژھِ آسُن کنفٲرٕم ڈیٹ پتاہ بیٚیہِ وُچھِو تُہۍ کٔژن جایَن کیٛاہ آسٮ۪و گژھُن اَچھا ٹھیٖک چھُ اَدٕ کیٚنٛہہ چھُنہٕ پرواے مگر توتہِ کٔرۍزیٚو توٚتہِ کٔرۍزیٚو تُہۍ فون بیٚیہِ ؤنۍزیٚو کٔژ کیٛاہ پٮ۪نو تۄہہِ ضروٗرت کیٛاز یتھ چھُنا مےٚ پرارُن مےٚ چھُ پٮ۪وان پَتہٕ باقیَِن تہِ حظ جواب یورٕ ونُن تٔمی موٗجوٗب بیٚیہِ چھُ اَمہِ خٲطرٕ ریڈی پٮ۪وان تھاوُن اَکھ لگہٕ نا زٕ لگہٕ نا کٔژ آسان یِمن چھِنا باقٮ۪ن تہِ اَز ٹیٛوٗرسِٹ گایِڈ خاص کَر یِم چھِنہٕ اور حظ یِوان ٹیٛورِسٹہٕ وُنکٮ۪نس یِمن یِمن چھُ لگان زیادٕ گایِڈ ضروٗرت یم ٹیٛوٗرسٹہٕ چھِ یوان تَمہِ موٗجوٗب چھُنہٕ اَز چھُنہٕ یِم آسان کنٹِنیٛوٗ یَلہٕ گایِڈ وایِڈ کِہیٖنٛۍ تہِ نہٕ اَز چھُ پٮ۪وان گۄڈے ونُن گۄڈے پٮ۪وان بُک وُک کٔرٕنۍ تَمے موٗجوٗب اَگر تُہۍ کتہِ چھِو پانہٕ روزان حظ تُہی حظ ییٚتِکی چھِ لوکلٹی ہٕنٛدی لوکل اَدِ تیٚلہِ کیٛازِ چھُو تۄہہِ زیادٕ گایِڈ ضروٗرت تیٚلہِ ہیٚکِو تُہۍ پانہٕ تہِ توتہِ أڑۍ ہنا کٔرِتھ تۄہہِ پٮ۪نو کمٕے گایِڈ ضروٗرت اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو خۅدایس حوال